اسلامُ علیکُم تُہۍ چھُو نہ حظ ٹرانسفار ترام وام تھاوان دُکانَس پٮ۪ٹھ مےٚ حظ چھِ بہٕ حظ چھَس مٮ۪ریج ٹراینَر تہٕ مےٚ چھُ ترام ضوٚرتھ اَسہِ چھِ کَشمیٖر اَسہِ چھِ کَشمیٖری ٹریڈشنَل تۄہہِ چھَو پایی ؤنۍ خانٛدَر چھُ کَشمیٖری ٹریڈشنَل چھِنہٕ آسان تِم ترام سَرپوش اَسہِ چھِ تِمٕے ضوٚرَتھ نہ حظ اسہِ چھِ رٮ۪نٹَس پٮ۪ٹھ ضوٚرَتھ اَسہِ چھُ خانٛدَر اَسہِ چھِ کرایہِ پٮ۪ٹھ ضوٚرَتھ کَنٛدکٔر سامان سورُے مانۍ تَو تُہۍ اَسہِ چھُ ضوٚرَتھ تَتھ کَنٛدکٔر سامانَس منٛز چھُ اَسہِ وولٕے کیٛاہ چھِ وَنان اَتھ یہِ حظ یہِ گِلاسہٕ اَہَن حظ ترام سَرپوش اَہَن حظ سۄے سورُے حظ سورُے اَہَن حظ سورُے مٲنۍ تَو تُہۍ داہَن ترامٮ۪ن سُمب چھِ تھاوُن کَنٛدٕکٔر اَہَن حظ حظ حظ یِن نفر تہٕ

یِم تھٲیِتَو داہ ترامہِ کَنٛدٕکٔر دار بیٚیہِ تھٲیِتَو دہ لوکَل لوکَل

اَہَن سُہ تہِ چھِ ضوٚرَتھ

اَہَن حظ یی حظ بَس یوتٕے یوتٕے اوسُم ضوٚرَتھ تہٕ اَہَن حظ ماہِرِنہِ خٲطرٕ چھُ باول ضوٚرَتھ چھِنہٕ حظ سُہ ماز باوَل سوزان سُوٕے بیٚیہِ دۄن ترٛیٚن ترامٮ۪ن سُمب چھُس بَرُن تاشٕنٲر تہِ تھٲیِزیو بیٚیہِ حظ کیٛاہ چھِ وَنان یَتھ یہِ بیٚیہِ تھٲیِزیو ڈۄنٛگہٕ بیٚیہِ چھِنہٕ کٮ۪نزٕ وٮ۪نزٕ آسان سۄے تِمَن منٛز چھِ آسان تِم ہوکھر پوکھر سوزٕنۍ تِم کٮ۪نزٕ ژور پانٛژھ تہِ تھٲیِزیو نہ حظ نہ سُہ چھُم پۄنٛسَن نیُن مٔلۍ اَہَن حظ تٔمی ساتہٕ کَرَو حِساب وِساب کیٛاہ اسہِ اَہَن حظ تٔتھٕے کَرَو حِساب کَرَو حِساب اِنشاءاللہ حظ اِنشاءاللہ اَہَن حظ اَدسا بِہیُو اَدٕ حظ بِہیُو خۄدایَس سوال